بہٕ حظ چھَس بہٕ وَنہٕ خاص کَر کِچنُک کِچاہ رنٛنُک کُکِنٛگ ہُنٛد کُکِنٛگ ہُنٛد چھُ مےٚ واریاہ پانَس شوق تہِ مگر بہٕ چھَس رَنان تہٕ اَکثَر چھَس نہٕ بہٕ شُرٮ۪ن وَنان کیٚنٛہہ مےٚ کیٛاہ ترٛوو اَتھ مےٚ کیٚمۍ اَتھ شُرۍ بَچہِ چھِ وَنان اَتھ چھُ مَزٕ گوٚمُت واریاہ اَصٕل تہٕ بہٕ چھِ سَکھ تِم تَڑ پاوٲنی بہٕ چھَس دَپان ؤنِو سا کیٛاہ آسہِ مےٚ اَتھ ترٛومُت خاص تَر ہاکھ چھَس بہٕ کُنہِ وزِ رَنان ہاکَس چھَس بہٕ ترٛاوان بٕڑٲل تٔمۍ سۭتۍ چھُ تَتھ الگٕے مَزٕ گژھان بیٚیہِ نیٖلۍ مَرژٕوانٛگَن چھِ گژھان تہٕ نَتہٕ چھِنہٕ بٕڑٲل ترٛاوان لَگ بَگ ہاکَس کٕہۭنۍ تہِ مگر بہٕ چھَس دٔگِتھ بٕڑٲل ترٛاوان ہاکَس تَتھ چھُ تیٚمۍ سۭتۍ اَلگ فٕلیوَر نیران اِتھَے کٔنۍ چھَس بہٕ کۄکُر چھَس بہٕ رَنان کۄکرَس چھِ واریاہ طریٖقہٕ سٲری چھِ رَنان پنٛنہِ پنٛنہِ طریٖقہٕ مگر بہٕ چھَس تَتھ خاص اَکھ مِکسچَر مَسالاہ چھُ آسان مےٚ گَرِ بَنوٚمُت پانَے سُہ چھَس بہٕ تَتھ ترٛاوان تمۍ سۭتۍ تَتھ اَلگٕے مَزٕ یِوان تہٕ تَتھ منٛز چھِ سُہ مِکسچَر مَسالہٕ چھَس بہٕ بَناوان سُہ چھُ تَتھ منٛز چھُ لَگ بَگ سٲری ترٛاوان دالچیٖن چھِ ترٛاوان بٔڑٲل چھِ ترٛاوان رۄنٛگ چھِ ترٛاوان مگر بہٕ چھَس تَتھ منٛز پرٛانہٕ ہٕن تہِ ترٛاوان پرٛان دٔگِتھ پرٛان تَتھ منٛز چھُ واریاہ سُہ چھُنہٕ تٔلِتھ پرٛان آسان کیٚنٛہہ سُہ چھِ نیوٗلٕے پرٛان آسان تہٕ سُہ چھَس بہٕ تَتھ منٛز دَگنَس منٛز ترٛاوان تَتھ چھِ تَمۍ سۭتۍ اَلگٕے مُشُک گژھان تہٕ نیوٗل پٔدنہٕ ہٕنا چھَسَس ترٛاوان دانہِ وَل سُہ چھِ سٲری ترٛاوان مگر پرٛان چھَس بہٕ خصوٗصی اَتھ منٛز سُہ چھِ سِکرِٹ اَکھ میون چھُ اَکھ سُہ سِکرِٹ یُس زَن بہٕ پرٛٲن چھَس نیوٗلٕے پرٛان دٔگِتھ ترٛاوان تَتھ منٛز سُہ چھِ آسان مےٚ مِکٕسچَر تھوٚمُت آسان بَنٲوِتھ مگر تَتھ منٛز چھِ سِکرِٹ مےٚ پرٛان آسان خاص کَر پرٛان چھِنہٕ اَکثَر ترٛاوان سٲری تَتھ مِکٕسچَرَس منٛز کیٚنٛہہ مگر بہٕ چھَس ترٛاوان نیج پرٛانہٕ ہٕن تَتھ منٛز تیٚمۍ سۭتۍ چھُ تَتھ اَلگٕے مَزٕ سُہ چھَس تھاوان بہٕ بَنٲوِتھ ڈَبَس منٛز اِیَر ٹایِٹ بنٛد کٔرِتھ فِرٛجَس منٛز تہٕ تَتھ چھِ آسان واریاہ مُشکہٕ ہٕن درٛامٕژ تہٕ مگر ہُم مَسالہٕ چھِ سٲری ترٛاوان مگر میون چھِ سِکرِٹ اَکھ تَتھ منٛز پرٛان نیوٗل پرٛان نیوٗلٕے پرٛان چھَس بہٕ تَتھ منٛز دٔگِتھ تھاوان تہٕ سُہ چھُ سارنٕے مسالَن سۭتۍ رٔلِتھ تہٕ تَتھ چھُ واریاہ مُشکہٕ ہٕن آسان اَصٕل درٛامٕژ تہٕ کۄکُر چھَس بہٕ رَنان سُہ چھَس بہٕ تَتھ ترٛاوان مٮ۪رِنیٹَس منٛز تہِ پَتہٕ تیار کَرنَس منٛز تہِ تہٕ مگر بیٚیہِ چھَس بہٕ کۄکرَس اَکثَر اوم دۄد کَترٕ ہِنا تیار کٔرِتھ ترٛاوان تہٕ کرٛیٖم رَژھِ ہٮ۪نا ترٛاوان تہٕ یہِ چھُ یہِ چھُ میون یہِ چھُ میون پَنُن اَکھ اَلگ طریٖقہٕ تہٕ واریاہ اَصٕل مَزٕ چھُ تَتھ گَژھان تہٕ مٮ۪رِنیٹ کٔرِتھ تَیار ہٕن تَیار کٔرِتھ پَتہٕ چھَسَس ترٛاوان دۄدٕ کَپ ہَنا اَکھ بیٚیہِ چھَسَس ترٛاوان سۄ کرٛیٖم تہٕ تَتھ چھُ واریاہ مَزٕ گژھان بیٚیہِ چھُ مےٚ پَنُن اَکھ یہِ بہٕ چھَس میتھِ رژھِ ہَنا تہِ موٗرِتھ تَتھ ترٛاوان پٕدنہٕ پیٖنٛتہِ ہَنا تہِ ترٛاوان تہٕ سُہ چھُ واریاہ مَزٕدار گَژھان تہٕ مسال چھُ مےٚ مےٚ چھُ پانَس مَسالہٕ پَسنٛد مگر بہٕ نہٕ حظ چھَس نہٕ توتہِ زیادٕ مَسالہٕ ترٛاوان کیٚنٛہہ بہٕ چھَس ترٛاوان لِمٹَس منٛز کَمٕے کَمٕے مَسالہٕ زیادٕ مَسالہٕ سۭتۍ چھُ سیُن خراب تہِ ہٮ۪کان گٔژھِتھ بہٕ چھَس کَمٕے کَمٕے مسالہٕ رَژھِ ہٮ۪نا وٮ۪ژھ ہٮ۪نا ترٛاوان تہٕ لِمٹَسٕے منٛز یُس نہٕ آزار تہِ واتنایہِ کیٚنٛہہ تہٕ مَزہٕن چھُ گَژھان اَصٕل